اَسہِ چھِ اٮ۪ن کے اٮ۪ف سی مٮ۪نیجرَس سۭتۍ کَتھ کَرٕنۍ یِتھ کَنٮ۪تھ زِ تِمَن پَتہ چھِ زِ بہٕ چھَس زیادٕتَر پنٛںِس یُس مےٚ لوکیشَن چھےٚ آسان ترٛٲومٕژ تٔتھۍ اٮ۪ڈرٮ۪سَس پٮ۪ٹھ چھُ تۄہہِ چھُو پَتہ زِ بہٕ چھَس أتھۍ اٮ۪ڈرٮ۪سَس پٮ۪ٹھ پَنٕنۍ یِم یِم تہِ آڈَر چھِ مےٚ آسان کَرٕنۍ تِم چھَس بہٕ أتھۍ اٮ۪ڈرٮ۪سَس پٮ۪ٹھ کَران مگر بہٕ چھَس یَژھان یہِ اٮ۪ڈرٮ۪س چینٛج کَرُن یِتھ کَنَٮ۪تھ زِ بہٕ ٲسٕس پنٛنہِ گَرِ آسان وٕنیُک تام وۄنۍ چھِ مےٚ یہِ اٮ۪ڈرٮ۪س چینٛج کَرُن تہٕ بہٕ چھَس یُس کَرنٛٹ اٮ۪ڈرٮ۪س چھُ اَتھ پٮ۪ٹھ گژھن مےٚ پَنُن یُس یہِ فُڈ بہٕ آڈَر کَرٕ یہِ گژھِ اور ڈِلِوَر گژھُن تہٕ اٮ۪ڈرٮ۪س چھُ یِتھ کَنٮ۪تھ زِ تُہۍ تھٔیِو یہِ نوٹ کٔرِتھ تہٕ وۄنۍ ٲسۍزیو تُہۍ مےٚ کَرنٛٹ اٮ۪ڈرٮ۪سَس پٮ۪ٹھ آڈَر واتناوان اٮ۪ڈرَس چھِ کۄپوارہ ضِل ضِلعہ کۄپوارہ سِٹی ہنٛدوارہ

ہاجی پوٗرہ چھِ گامَس ناو تہٕ مکان نمبر چھِ فِفٹی سِکِس اور گژھِ میون آڈَر وۄنۍ واتُن بہٕ ٲسٕس گۄڈنٮ۪تھ پنٛںِس پِرٛیٖوٮ۪س اٮ۪ڈرَسَس پٮ۪ٹھ پَنُن آڈَر کَرناوان یِتھ کَنٮ۪تھ زِ تۄہہِ پَتہ چھُ مگر اٮ۪ن کے اٮ۪ف سی وۄنۍ چھَس بہٕ یَژھان زِ میون یُس یہِ آڈَر چھِ سُہ گژھِ یَتھ اٮ۪ڈرَسَس پٮ۪ٹھ ڈٮ۪لِوَر گژھُن ییٚتہِ بہٕ کَرنٛٹ جایہِ چھَس وٕنۍکٮ۪نَس موٗجوٗد